بہٕ ہَسا چھَس سایمہ مےٚ چھِ ٹرٛین گژھان واریاہ خۄش ییٚلہِ مےٚ ماتامال چھُ آسان گژھن بہٕ چھَس سُلی وَتھان مےٚ چھُ ٹرٛینہِ ہُنٛد سفر گژھان خۄش چھَس بہٕ نیران صُبحٲے واتان چھَس بہٕ سٕٹیشنَس پٮ۪ٹھ چھَس بہ کَڑان ٹِکَٹ چھُ آسان پیٛاران بہٕ پَتہٕ ٹرٛینہِ پَتہٕ چھِ یِوان ٹرٛین تہٕ کھَسان چھِ أسۍ پَتہٕ چھِ آسان بِہِتھ یِوان چھُ منٛزَے سُہ ٹِکَٹ یُس رَٹان چھُ ٹِکَٹ رَٹَن وول دِوان چھَس بہٕ ٹِکَٹ اَڈیو چھَنہٕ آسان ٹِکٹٕے دِژمٕژ پَتہٕ چھِ کَران کَنڈٮ۪کٹَر تِمَن سۭتۍ لَڑٲے ہُہ یہِ مگر ٹرٛینہِ منٛز کوٗتاہ شور چھُ آسان خۄدایا نجات بہٕ چھَس بیٚہوان لگاوان ہٮ۪ڈفون بوزان رِکاڑ بٲتھ یا کینٛہہ کَران اٮ۪نجاے مےٚ چھِ آسان اٮ۪کسایٹٮ۪نٛٹمٮ۪نٛٹ یِژھ ماتامال گژھنٕچ ٹرٛین چھِ آسان پَکان مگر مےٚ چھِ وِنڈو سیٖٹَس پٮ۪ٹھ گژھان خۄش بِہُن بیٚہوان چھَس بہٕ تَتٮ۪ن بیٚیہِ چھِ مےٚ آسان کُنہِ وِز بیٚنہِ سۭتۍ کُنہِ وِز چھِ آسان فرٛٮ۪نٛڈ سۭتۍ چھَس بہ کَران لَڑٲے تٔمِس سۭتۍ نہ مےٚ ترٛاو ییٚمہِ سایڈٕ مےٚ چھی نہٕ یِوان آیی چھِ أسۍ نیران پَتہٕ چھِ کینٛہہ آسان سۭتۍ وٲتھۍ اِنسانَس چھُ کھٮ۪وان سُہ تہِ تہٕ ہورٕ چھِ آسان شور ٹرٛینہِ منٛز اگر کُنہِ وِز فون کَرِ کانٛہہ یا کینٛہہ اِنسان چھُنہٕ ہٮ۪کان ٹھیٖک پٲٹھۍ یہِ بوٗزِتھ تہِ کِہیٖنۍ آواز پَتہٕ چھِ رُکان واریَہَن سٕٹیشنَن پٮ۪ٹھ ٹرٛین تُلان چھِ پٮ۪سٮ۪نجَرَن کھَسان چھِ نٔے نٔے پٮ۪سٮ۪نجَر تَتھ منٛز چھِ آسان أڑۍ پٮ۪سٮ۪نجَر عجیٖب کَران أڑۍ آسان بکواس کَران أڑۍ پانہٕ ؤنۍ کَران لَڑٲے أڑۍ ٹِکَٹ وٲلِس سۭتۍ کَران لَڑٲے پَکان چھِ آسان ٹرٛین کُنہِ وِز چھِ یِوان فرٛوٗٹ وول کُنہِ جاے چھِ أسۍ ہٮ۪وان مٮ۪وٕ کُنہِ وِز چھُ گژھان تیُتھ کُنہِ وِز چھِ ٹرٛین آسان تیار کُنہِ وِز چھِ یِوان فرٛوٗٹ وول تٔمِس چھِ پٮ۪وان پَتہٕ بِچٲرِس تیز دی یَتھ تیز تیز پٮ۪وان دیُن پَتہٕ فرٛوٗٹ یا کُنہِ وِز چھِ پونٛسہٕ رَٹُن تٔمِس گژھان واریاہ مُشکل بیٚیہِ ییٚلہِ اَسہِ پٔژھۍ چھِ یِوان کُنہِ وِز گَرِ یا فرٛٮ۪نٛڈ چھِ یِوان کانٛہہ دوٗریُک چھِ یِوان پَتہٕ چھِ أسۍ أمِس وَنان وَلہٕ أسۍ نِمہٕ ہوتھ ٹرٛینہِ منٛز گژھان چھِ أسۍ پیٛاران چھِ أسۍ تِمَن ما چھِ آسان ٹرٛینٕے زانٛہہ وٕچھمٕژ پَتہ تِم چھِ آسان واریاہ اٮ۪کسایٹٕڈ ٹرٛینہِ ہِنٛدۍ خٲطرٕ کھَسان چھِ أسۍ ٹرٛینہِ کَڑان چھِ أسۍ گۄڈٕ ٹِکَٹ کھَسان چھِ ٹرٛینہِ گژھان چھِ پَتہٕ تَتھ منٛز چَکرَس مگر مےٚ چھِ ٹرٛین گژھان واریاہ خۄش تَتھ سۄ چھےٚ آسان واریاہ زیٖٹھ ییٚلہِ سۄ ہارَن چھِ کَران اِنسانَس چھُ کَنَن گژھان خبر کیٛاہ تَتہِ بیٚیہِ سُہ ریلوے ٹرٛیک تِم تَپٲرۍ پَکُن چھُ مےٚ گژھان خۄش مےٚ چھِ گژھان ٹرٛین واریاہ خۄش ٹرٛینہِ منٛز سفر کَرُن ٹرٛینہِ منٛز میوٗزِک بوزُن کَتھٕ کَرنہِ دوٗر سفر چھِ مےٚ گژھان خۄش مٔنٛزی چھُ کُنہِ وِز کھَسان منٛز ٹرٛینہِ منٛز کھَسان تِم چھِنہ آسان اورٕ آمٕتۍ تِم یہِ کار وار کَرنہِ کانٛہہ پَتہٕ کھَسان تِم کَرٕ وٲلۍ کھوٗپرٕ وٲلۍ تِم واریاہ کھَسان تَتھ منٛز تِم چھِ کَران یوٗتاہ زور اِنسانَس تُہۍ ہیٚیِو تُہۍ ہیٚیِو اَتہِ چھُنہٕ یِوان سَمجھے اِنسان پَتہٕ کُنہِ وِزِ چھِ ہٮ۪وان کُنہِ وِزِ چھُنہٕ ہٮ۪وان کِہیٖنۍ کُنہِ وِزِ چھِ آسان اخبار وٲلۍ تَپٲرۍ کُنہِ وِزِ چھِ آسان پٮ۪نہٕ وٲلۍ تَپٲرۍ کُنہِ وِز چھِ آسان کینٛہہ ہٮ۪وان چھُ پَتہٕ اِنسان یا گۄڈَے چھُ تھاوان سٕٹیشنَس پٮ۪ٹھٕ یا اِنسان ہٮ۪تھ پَتہٕ چھُ کھَسان پَتہٕ چھُ کھٮ۪وان اِنسان ٹرینہِ منٛز پَتہٕ چھُ لَگان واریاہ مَزٕ ٹرٛین چھِ آسان دوٗر گژھُن ٹرٛینہِ واریاہ مَزٕ چھُ لَگان ٹرٛینہِ منٛز بیٚیہِ چھِ سیٖٹہٕ تہِ تَتھ منٛز آسان واریاہ اَصلہٕ اَصلہِ پَکنَس منٛز چھِ آسان پَکنہٕ خٲطرٕ چھِ آسان جاے ہُپٲرۍ یَپٲرۍ اِنسان تہِ چھُ ہٮ۪کان اَصٕل پٲٹھۍ پٔکِتھ یا کو کُنہِ وِزِ چھِ اورٕ یِوان اَکھ اِنسان یورٕ چھِ یِوان اَکھ اِنسان سُہ تہِ چھُ اَصٕل واریاہ جاے چھےٚ آسان ٹرٛینہِ منٛز پَکنہٕ خٲطرٕ اِنسان چھُ آسان پَکان وٕنۍ چھُ آسان گژھُن کُن اِنسانَس چھُ آسان پَتہ وَنہِ کَتھ کَتھ سٕٹیشنَس پٮ۪ٹھ رُکہِ یہِ کُنہِ وِزِ چھُ پَتہٕ ییٚلہِ ڈیلی چھُ کُنہِ وِزِ ٹرٛینہِ منٛز گژھان پَتہٕ چھُ کُنہِ وِزِ کانٛہہ بَنان وٮ۪س تہِ ٹرٛینہِ منٛز پَتہٕ چھُ آسان پَے سۄ کَتھ سٕٹیشنَس پٮ۪ٹھ کھَسہِ یا کُنہِ وِز چھُ پَتہٕ رٲبطہٕ تہِ تھاوان پَتہ تِمَن سۭتۍ اِنسان دَپان چھُکھ أکیٛاہ أسۍ وٲتِو یور ؤلِو کھٔسِو ٹرٛینہِ کھَسان چھِ تِم تہِ ٹرٛینہِ پَتہٕ چھِ کُنہِ وِزِ تھاوان اِنسان تِمَن خٲطر جاے رٔٹِتھ ٹرٛینہِ منٛز کٲنٛسہِ چھِنہٕ دِوان تَتٮ۪ن بیٚہنَے دَپان چھِ یہِ چھِ مےٚ فرٛٮ۪نٛڈ اَتٮ۪ن چھُ أمۍ سے بِہُن تہٕ کیٛاہ چھِ اَتھ وَنان مَزٕ چھُ لَگان واریاہ یا رُکان چھِ واریاہَن سٕٹیشنَن پٮ۪ٹھ کھَسان چھِ واریاہ واریاہَن قٕسمَن ہِنٛدۍ لوٗکھ تہِ چھِ کھَسان ٹرٛینہِ منٛز تہٕ نیران چھِ اِنسان کَران چھِ آسان پَتہٕ کَتھ چھُ کَران کھٮ۪وان کھٮ۪تھ چٮ۪تھ چھِ ہٮ۪کان اَصٕل ٹرٛینہِ منٛز یہِ اورٕ یورٕ تہِ چھِ ہٮ۪کان اَصل پٲٹھۍ کٔرِتھ کُنہِ وِزِ اگر نہٕ اَکھ سیٖٹ آسہِ باسہِ یہِ چھَنہٕ اَصٕل کِہیٖنۍ بیٚکِس سیٖٹَس پٮ۪ٹھ تہِ ہیٚکہِ اِنسان گٔژھِتھ یا باسہِ کینٛہہ یہِ چھُنہٕ اَصٕل کِہیٖنۍ بیٚیہِ کُنہِ جاے ہیٚکہِ ؤنِتھ ٹِکَٹ وٲلِس دَپٮ۪س نہ بہٕ بیٚہمہٕ نہٕ ییٚتَن کِہیٖنۍ یا کُنہِ جاے چھِ آسان شور زیادٕ کُنہِ وِز چھُ اِنسانَس تَتہِ چھُنہ برداشے گژھان کَتھ کَرٕنۍ ہورٕ چھِ آسان شور واریاہ کَنَن چھُ گژھان تھوٚپ تَتہِ کَتھ چھِنہٕ بوزٲنی اَکھ أکۍ سٕنٛز پَتہٕ چھُنہ عادت گژھان دۄہَے دۄہَے ییٚلہِ کُنہِ یَتھ منٛز چھُ آسان اِنسان ماحولَس منٛز پَتہٕ چھُ گژھان عادت پَتہٕ اگر شور تہِ آسہِ مگر زیادٕ چھِنہٕ زیادتر بوزان کِہیٖنۍ یِم گۄڈَے گۄڈَے گۄڈنِچ لَٹہِ یا کینٛہہ چھُ کھَسان ٹرٛینہِ منٛز تِمَن چھُ واریاہ پرٛابلِم گژھان سُہ شور چھُ آسان پَکان تیز اَڑٮ۪ن چھُ آسان ہاٹ کمزور اَڑٮ۪ن چھُ گژھان دَباو تمہِ سۭتۍ ٹرینہِ منٛز کھَسنہٕ سۭتۍ مگر ییٚمِس دوٚہَے دوٚہَے عادت آسہِ تٔمِس چھُ باسان پَتہٕ اَصٕل تٔمِس چھُنہٕ گژھان کِہیٖنۍ مگر یُس گۄڈٕ گۄڈٕ کھَسان تٔمِس چھِ باسان خبر کیٛاہ یہِ عجیٖبے ییٚلہِ پَتہٕ عادت چھُ گژھان پَتہٕ چھُ گژھان سورُے ٹھیٖک یہِ مگر کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھُ اَصلہِ ٹایمہٕ یِوان ٹرٛین ییٚلہِ اِنسان اگر دوٗر تہِ آسہِ سۄ چھِ کَران ورایاہ بروںٛٹھ سۄ ہارَن ہِش مگر تٔمِچ ہارَن کۭژاہ تیز چھِ آسان اَمہِ ساتہٕ بیٚیہِ ییٚلہِ پَکان چھِ آسان ٹرٛین اگر نیٚبٔرۍ کِنۍ اگر کانٛہہ پَکان آسہِ تمہِ وَتہِ کِنۍ تٔمِس چھُ آسان دوٗر روزُن تِکیٛازِ تَتھ چھُ یِوان واریاہ زیادٕ ہوا ٹرٛینہِ تمہِ سۭتۍ ہیٚکہِ کٲنٛسہِ آزار تہِ وٲتِتھ یا کُنہِ وِز چھُ کۭتیٛاہ اٮ۪کسِڈٮ۪نٛٹ تہٕ گژھان ٹرٛینہِ سۭتۍ لاپَروٲہی چھُ کُنہِ وِز کانٛہہ پَکان آسان تمہِ ریلوے ٹرٛیکہٕ کِنۍ تہٕ تَتہِ چھُ آسان خبردار روزُن زیادٕ کُنہِ وِز چھِ شُرۍ تٕم چھِ بیٚہوان دارِ پٮ۪ٹھ الوُنٛد سُہ تہِ چھُنہٕ آسان کَرُن کِہیٖنۍ اِنسانَس چھُ پانَس تام آسان سورُے یہِ احتیاط چھُ آسان کَرُن کُنہِ وِز یِم شُرۍ وُرۍ یِم چھِ کھَسان ٹِکٹہِ رُستُے کُنہِ وِز کانٛہہ یہِ چھُ آسان اَصٕل ٹِکَٹ وول سُہ چھِنہٕ تِمَن وَنان کِہیٖنۍ کُنہِ وِزِ چھِ لۄکٹۍ لۄکٕٹۍ شُرۍ کھَسان تٕم چھِ کھَسان یہِ اِتھَے کٔنۍ چَکرَس پَتہٕ چھِ وَنان سُہ کانٛہہ وۄنۍ کیٛاہ وَنو یِم چھِ شُرۍ مگر کیٛاہ چھِ اَتھ وَنان یہِ ٹرٛینہِ منٛز چھُ لَگان واریاہ مَزٕ مےٚ چھِ گژھان واریاہ خۄش ٹرٛینہِ منٛز کھَسُن أسۍ چھِ بہٕ میٛٲنۍ بیٚنہِ کُنہِ بیٚیہِ وِز یِوان اَسہِ وٮ۪س کُنہِ وِز یِوان پۄپھتٕر بیٚنہِ کُنہِ وِز یِوان مامتٕر بیٚنہِ گژھان چھِ أسۍ ٹرٛینہِ منٛز پَتہٕ چَکرَس أسۍ چھِ آسان پیٛاران ییٖتِس کالَس ٹرٛین یِیہِ کھَسان چھِ پَتہٕ أسۍ ٹرٛینہِ تھاوان چھِ أسۍ چیٖز ویٖز ہٮ۪تھ سٲری کھَسان چھِ ٹرٛینہِ ہۄ چھِ وَنان اَکھ چھِ وَنان بہٕ بیٚہمہٕ دارِ سایڈٕ بیٛاکھ چھِ وَنان بہٕ بیٚہمہٕ بیٛاکھ چھِ وَنان بہٕ بیٚہمہٕ نہٕ منٛزَس بیٛاکھ چھُ وَنان بہٕ بیٚہمہٕ تہٕ پَتہٕ چھِ أسۍ ییٚلہِ أسۍ ٹرٛینہِ منٛز وۄںۍ کھَسان چھِ ہُہ سُہ یا چھِ لاگان سٲری دربار نَتہٕ چھُ کانٛہہ سٲرۍ لاگان کَنَن منٛز ہٮ۪ڈفون تہٕ بوزان رِکاڑ أڑۍ چھِ بوزان بٲتھ أڑۍ چھِ بوزان رِکاڑ أڑۍ چھِ بوزان کیٛاہ تام تہٕ پَتہٕ چھُنہٕ آسان کانٛہہ کٲنٛسہِ سۭتی ہوٚتہِ چھُ آسان وَنان ہے أسۍ کَرو ہُہ یہِ مَزٕ أسۍ کَرو کیٛاہ تام أسۍ کَرو ہُہ پَتہٕ آسان فونَن سۭتۍ سٲری لٔگۍ مٕتۍ تہٕ ییٚلہِ سٕٹیشنَس پٮ۪ٹھ ٹرٛین چھِ رُکان ییٚلہِ سۄ ہارَن چھِ کَران توٗ بَس اِنسانَس چھُ گژھان باسان ہے أسۍ وٲتۍ کوٚتام أسۍ ہیٚتِن واتٕنۍ مگر کیٛاہ چھِ اَتھ وَنان یہِ مےٚ چھِ ٹرٛینہِ منٛز گژھان خۄش کُنہِ جاے گژھُن ییٚلہِ تہِ اَسہِ کانٛہہ یی أسۍ چھِ نِوان تٔمِس ٹرٛینہِ سۭتۍ پَتہٕ گژھان أسۍ ٹرٛینہِ منٛز چَکرَس بیٚیہِ چھِ ٹرٛینہِ منٛز جلدی واتان اِنسان